وعلیکُم اَسَلام آ بِلکُل حظ

آ کیٛاہ حظ چھِو یژھان تُہۍ ونُن آ ؤنِو تُہۍ تۄہہِ کٔم کَنفیوٗجَن چھِو سُپیس تہٕ ٹایم چھُ پانہٕ وٲنۍ رِلیٹِڈ اکاڈِنٛگ ٹُو آینَسٹاین رلیٹِوِٹی تھیٚوری اگر تُہۍ پٔرِو تۄہہِ اگر پٔرمٕژ آسٮ۪و زِ سُپیس چھُ نہٕ کانٛہہ مَطلبٕے تھاوان ٹایمہِ وَرٲے کیٛازِ کہِ تُہۍ چھِو ساینس سِٹوٗڈنٛٹ تۄہہِ آسہِ پٔرمٕژ رِلیشَن تہٕ ٹایم چھَ آسان رِلیٹِو بِلکُل تَوے چھِ گریوِٹی تہِ کڈان ٹایمَس ایٚفیٚکٹ سٲنٛۍ پےَ پَتہٕ آسہِ بُتھِ اسٹرانمر تہٕ بُلیک ہول مُتعلِق آسٮ۪و تۄہہِ پوٚرمُت بُلیٚک ہولَس نِیر چھُ ٹایم گَژھان واریاہ کم پاس سُے مَطلَب سُپیس سُپیس یُس گریوِٹی چھِ یہِ چھِ سٲنِس سُپیسَس کَران واریاہ زیادِ ایٚفیٚکٹہٕ یہِ چھِ کَران سانہِ کرویچر چینٛج ییٚمہِ کہِ وجہ سۭتۍ سُپیس دۄن پۄاینٛٹَن درمیان یُس چھُ یہِ چھُ کران مَطلَب چینٛج وِد چینٛج اِن گریوِٹی تَوے بیٚیہِ چھُ ٹایم تہِ رِلیٹِو آسان یُس سُپیسس رِلیٹِڈ چھُ سُپیٖڈَن مُتعلِق چھُ آسان ییٚلہِ اوٚبجیٚکٹ چھُ پَکان ہاے سُپیٖڈَن پٮ۪ٹھ پَتہٕ چھُ ٹایم کران پنُن مَطلَبٕے چینٛج مَطلَب سُہ چھُ الگ دُنیا اَسہِ باسان حالانٛکہِ چھُ سُہ وِدِن دَ لِمِٹس آف نیچر لاز آف نیچر بیٚیہِ تہٕ ما ٲسِو تُہۍ یَژھان کیٚنٛہہ پرٕٛژھُن یہِ گوٚو اَصٕل کتھ ؤنِو تۄہہِ آسوٕ پوٚرمُت یہِ چھُ آسان اتھ مَنٛز چھِ کیپلٲرٕس لاز آسان جَنرَلی یم فالوٗ چھِ گَژھان سولَر سِسٹَمَس مَنٛز تۄہہِ چھِ پَتاہ اَکھ مَطلَب یُس اکھ اوٚبجَکٹ چھُ یا یا اگر اگر اکھ فورُس چھُ یُس اتھ واریاہ کم آسہِ تیٚلہِ اوٚبجَکٹ پَکہِ تیٚلہِ تمہِ نِش واریاہ دوٗر یا آسہِ اَٹریٚکشَن یا آسہِ رِپَلشَن دۅن چیٖزَن درمیان یُس یہِ گریوِٹی چھ یہِ چھِ اکھ مَطلَب یُس اَٹریٚکٹِو فورُس چھُ آسان یُس سَن چھُ لَگاوان سارنِیَن اوٚبجَکٹَن أنٛدۍ أنٛدۍ یہِ ہَسا چھِ اکھ یہِ ہَسا چھِ اکھ گریوِٹیشنَل فورس چھُ پانہٕ اکھ اَٹریکٹِو فورُس یہِ ہَسا چھُ یِتھٕے پٲٹھۍ آسان یِتھٕ پٲٹھۍ سِکرِنٛگ اکھ أکِس چھِ أسۍ کنہِ لَگاوان پَتہٕ چھِ أسۍ سُہ گُماوان گریوِٹی چھِ ییٖژھ سِٹرانٛگ آسان زِ یہِ ہیٚکہِ اَتھ گُمٲوِتھ أنٛدۍ أنٛدۍ یہِ چھُ نہٕ تیٖژاہ سٹرانٛگ آسان کیٚنٛہہ زِ یہِ ژھٕنہِ اتھ پانَس مَنٛز آ بیٚیہِ کیٚنٛہہ نہَ حظ چھُ نہٕ کیٚنٛہہ نہَ حظ چھُ نہٕ اَدٕ کیٛاہ حظ شُکریہ